یِم سُکوٗل بَچہِ سُکول چھِ گَژھان یِمَن یِم کُنہِ جایہِ یا بازرَس مَنٛز سکول آسہِ کانٛہہ تمہِ سایڈِ تم چھِ گَژھان گاڈیٚن تِمَن چھ آرام سان گٲڑۍ مِلٕنۍ پَنٕنۍ گَژھان چھِ گاڑِ مَنٛز وۄنۍ چھُ آسان کینٛہہ بَچہِ دوٗرِم یِمَن سُکوٗل چھُ پیٚوان گَژھُن تِمَن چھُ پیٚوان تِمن چھُنہٕ بِچاریٚن وَقتَس پیٚٹھ گٲڑۍ وٲڑۍ بَنان کِہیٖنۍ پَتہٕ چھِ تِمَن ییٚلہِ تِمَن گٲڑۍ بنیٚیہِ سکوٗل خٲطرٕ تِم چھِ ژیٖر تہِ ہیٚکان وٲتِتھ سُکول سُکولَن مَنٛز چھ پَتہٕ تِمَن ضوٚروٗری سکولَس مَنٛز چھِ داہ بجے تام آسان واتُن تِم اَگَر داہہ کانٛہہ چھُ بَچار واتان داہہ ہُکُن تہِ تکیازِ تمِس چھَن آسان بِچارَس گٲڑۍ بَنیٚمٕژ کِہیٖنۍ تمس سوٚکول بَچَس پَتہ چھ تَتہِ تِمن ٹیٖچر سٕنٛدِ اتھِ پُنِشمنٹ رَٹُن پیٚوان تہٕ تُہۍ کیاز آیوٕ نہٕ ٹایمَس پیٚٹھ مَگَر بَچہٕ بِچار تہِ کیاہ کَرِ تمِس چھَن آسان بِچارَس وَقتہٕ سۭتۍ گٲڑۍ بَنیٚمٕژ کِہِنۍ تِکیاز تَپٲرۍ چھنہٕ آسان گاڈیٚن ہٕنٛز سۄ پھیسَلٹی ویسَلٹی چھَنہٕ آسان کِہیٖنۍ تہٕ امہ سۭتۍ چھ پیٚوان اِنسانَس چھ تعلیم حٲصل ہیٚکہِ کٔرِتھ آرام سان یہِ چھَس موقہٕ چھُس مَگَر بِچارَس یُہوٚے گاڈیٚن ہٕنٛز پرابلم ہیٚکان چھنہٕ وٲتِتھ کِہیٖنۍ ییٚمہِ سۭتۍ تمِس اتھ بِچار سُہ پَننہِ یِمو چیٖزو سۭتۍ چھنہٕ ہیٚکان تعلیٖم حٲصل کٔرِتھ کِہیٖنۍ تکیاز ییٚلہِ نہٕ وقتَس پیٚٹھ سُہ سُکول ووتُے تپٲر ٲسۍ نہٕ یِم آسہ نہٕ گاڈِ فیسَلٹی ٲسٕکھ نہٕ کِہِنۍ تِم چھنہٕ ہیٚکان پَتہٕ امہِ سۭتۍ چھِ پیٚوان واریاہ مُشکِلات وٕچھٕنۍ أکِس تمس اکِس بَچَس ییٚمِس واریاہ پَرنُک شوق چھُ آسان پَتہٕ چھ وسان سُہ بِچار أڑۍ چھِ بِچٲرۍ نِک نِک گاشے وۄتھان نیران پَنُن یہِ حٲصل کَرنہٕ خٲطرٕ وۄتھان صُبحٲے گَرٕ نیران تکیاہ امہِ موٗجُب یہِ سُلے نیران تاکہِ تِمَن بِچاریٚن پیٚیہِ وَکھتَس پیٚٹھ گٲڑۍ گاڑِ مَنٛز یِم چھِ نہ آسان پھیسَلٹی تیٖژاہ کِہِنۍ پَتہِ چھُ سُہ نِکہِ نِکہ گاشہِ نیران بِچار پَننہِ پَرنہٕ موٗجُب تہٕ واتان چھِ یا دوٗر آسٮ۪س کُنہِ جایہِ واتُن واتان چھ تور دوٗر نِکہ نِکہ گاشہِ واتان سُہ کَمہِ سۭتۍ گاڑِ نہٕ یہِ چھَ نہٕ آسان اَگَر گٲڑۍ بَنے وَقتَس پیٚٹھ اِنسان نیرہا آرام سان گَرِ پَننہِ تہٕ واتہِ ہا سُکوٗل امہِ کِنۍ چھُ ییٚمس شوق بَچَس چھ آسان تعلیٖم حٲصِل کَرنُک تٔمِس چھِ واریاہ مُشکِلات گَژھان واریاہ مُشکِلات چھِ یِوان تمِس وٕچھٕنۍ تکیاز گٲڑۍ نہٕ بَننہٕ سۭتۍ امہِ سۭتۍ چھِ واریاہ پرابلم